اَسَلامُ علیکُم کیٛاہ تُہۍ چھُو شاہ اٮ۪لٮ۪کٹرٛانِکس آ تۄہہِ نِش نِیو اَسہِ اوترٕ یہِ چارجَر یہِ اوس اَصٕل چارجَر یہِ چھِ کَران فاسٹ چارٕج مِثالے اگر أسۍ تھَوَو صُبحٲے سَتہِ بَجہِ اگر أسۍ یہِ چارجَس لاگَو ساڑِ سَتہِ اوس یہِ کَران چارٕج یہِ اوس کَران واریاہ تیز چارٕچ یہِ اوس اَصٕل چارجَر وۄنۍ وۄنۍ اگر أسۍ وٕچھو مگر أمیُک یُس میٚٹیٖریَل اوس سُہ اوس نہٕ اَصٕل کِہیٖنۍ نہ ٲس اَمِچ کالٹی تہِ اَصٕل کِہیٖنۍ یُس ڈاٹا کیبٕل ٲس سُہ ژھیٚنۍ اَتھ تَتھ تَتھ درٛاے نہٕ زٕ دۄہ تہِ کِہیٖنۍ یُس ڈاٹا کیبٕل ٲس تَتھ ؤژھ سُہ پیٚٹھِم یُس وایَر ٲس سُہ ؤژھ تَتھ سٲرٕے وۄنۍ کَتھ کیٛاہ کَرٕ بہٕ اَتھ چارٕج یُتھُے چارجَرٕے گوٚو خراب اَتھ ٲس نہٕ کالٹی تہٕ اَصٕل کِہیٖنۍ گۄڈٕ چھُو تُہۍ دِوان فیک کَمپٔنی ہِنٛدۍ چارجَر گۄڈٕ ٲسۍ تو وٕچھان کیٛاہ کَمپٔنی چھُو تۄہہِ رٔٹمٕژ تِتھَے پٲٹھۍ ٲسۍزیو چارجَر تہِ دِوان اَتھ درٛاے نہٕم زٕ دۄہ تہٕ کِہیٖنۍ اَتھ ؤژھ یہِ لیٖڈِ ہُنٛد یُس وایَر ٲس اَتھ وۄتھ یہِ پیٚٹھِم کَورِنٛگٕے وَنہِ کیٛاہ کَرٕ بہٕ اَتھ